گۄڈنِچی کَتھ یہِ بالی وُڈ ٹالی وُڈ یہِ فیشَن ٹرٛیٚنڈٕس یہِ چھُ بے شک ضٔروٗری دۄہ کھۄتہٕ دۄہ پھٔہلان تِہِنٛدۍ پَلو تِہِنٛدۍ کٮ۪رٮ۪کٹَر أڑۍ چھِ تِمَن بَناوان رول ماڈل تہِ اور میٛانہِ خٲطرٕ چھُ یِژٕے تھوڑا بہت اگر وۄنۍ غورٕ فِکر کر پاکِستانَس کُن کیٛاز تِم چھِ توتہِ فِراک شلوار لاگان اور بے حیثیتہِ مُسلمان اَکھ عورت آسنہٕ باوجوٗد میٛٲنۍ اللہُ تعالیٰ ہَن چھُ مےٚ دیُتمُت پردُک حُکُم مےٚ چھُنہٕ کانٛہہ موٗوی منٛز کٲنٛسہِ سُنٛد آوُٹفِٹ کھسان پَسنٛد کینٛہہ کیازِکہ تِمن چھِنہٕ تِم سُہ چھُ غیر شرعی طریٖق تِم پلو لاگنہٕ یِوان اللہُ تعالیٰ چھُ تَتھ پٮ۪ٹھ سخت ناراض گژھان اور تَتھ پٮ۪ٹھ چھِ سزا مِلان اسی لیے چھِنہٕ مےٚ تِہنٛدیو منٛز کانٛہہ تہِ پَلوا اِنفلنٕس کَران کہِ بہٕ تہِ لاگہٕ ہا یِہوٚے بے شک اَصٕل ٹرٛینٛڈ پرٛٮ۪تھ کُنہِ جایہِ مگر میٛانہِ خٲطرٕ چھُ تی یہِ سٲنۍ حضرتِ فاطمہ اور اللہُ تعالیٰ یَتھ حُکُم اوس دِوان اور یہِ تِم کرن ٲسۍ أسۍ کَرو تی